ہیٚلو وعلیکُم سَلام آ مےٚ ٲسۍ وَنُن حظ یہِ مےٚ چھِ بہٕ چھُس ییٚتِچچ لوکَل ٹیوٗرِسٹ گایِڈ مےٚ چھِ نٮ۪برٕ پٮ۪ٹھٕ ٹیوٗرِسٹ یِنہٕ وٲلۍ مےٚ چھُ یُن فادر چھُ آ دَہ باہ یِنہٕ وٲلۍ تہٕ یِمَن چھُ کرُن ییٚتہِ بوٹ چھِنا آسان یہِ بوٹ سَوٲرۍ أمۍ چھِ مےٚ وۄلرِس أنٛدۍ أنٛدۍ بوٹ سَوٲرۍ کرناوٕنۍ تِکیٛازِ وۄلُر چھُنا رِسینٛٹ اَز یہِ دِتُکھ اَز یہِ دِتُک نوٚو ڈیسٹِنیشَن یِمو دوٚپ أسۍ یِمَو وۄلرِس تہٕ وۅنۍ یِیہِ نہٕ ہُپٲرۍ یَپٲرۍ بَنٛڈپوٗرِس سٲرۍسٕے تہٕ یِمَو دوٚپ أسۍ وُچھو وۅنۍ وۅلرِس یِمَو أسۍ تھوڑا بہت یہِ سٲر کٔرِتھ تِکیٛازِ وۄلُر چھُ ژےٚ چھےٚ پَتہٕ ہٕے ایشیاہُک لارجٮ۪سٹہٕ فریش واٹر لٮ۪ک چھُ ییٚتہِ صاف آب چھُ وۄلُر یِوان ماننہٕ ساروٕے کھۄتہٕ بوٚڈ چھُ تہٕ ژٕ وَن تہٕ مےٚ وَن اکھ کَتھ مےٚ چھُ بوٹ ضروٗرت یِہَے دَہ باہ بوٹ چھِ مےٚ ضروٗرت تہٕ یِم گژھٕ نا ایرینج تُہی چھَوا دَہ باہ بوٹ آس نا یہِ مےٚ چھُ ضروٗر ضروٗرت بَٹہٕ وارِ دۄہ بَٹہٕ وارِ دۄہ بَںہٕ نا مےٚ دَہ باہ بوٹ ژٕ وَن مےٚ کٲتیٛاہ پۅنٛسہٕ ہٮ۪کھ ژٕ مےٚ اَتھ آ ٹایم کوتاہ روزِ وقت کوتاہ روزِ اَتھ تُہۍ چھِوا وَنان یہِ مطلب دۄہ پٲٹھۍ اَگر مطلب بہٕ اکھ بوٹ بہٕ ہٮ۪کہٕ کُنہِ تہِ ساتہٕ یِتھ گوٚو صبُحٲے کاہ بَجے تہٕ یا پھِر اَسہِ تہِ چھُنہٕ ایکچُؤلی ٹایمُک چھُنہٕ اَسہِ پَتہٕ ہٕے وقت مطلب کیٛاہ ٹایم یِنۍ تُم آ تِم یِنۍ نیٚبرٕ پٮ۪ٹھ تہٕ تِمَن ہُنٛد تہِ چھُ یِہَے آسان یہِ نا اَسہِ چھُنہٕ پَتہٕ ہٕے آسان تِم کر یِنۍ تہٕ اَگر تِم چھِ وَنان دۄہ پٲٹھۍ مطلب کُنہِ تہِ ساتہٕ ژٕ تھاوَکھ مےٚ بوٹ ایٚویٚلیبٔل پانٛژھ دَہ بوٹ چھِ اَسہِ تھاوٕنۍ دَہ باہ بوٹ تِکیٛازِ مےٚ چھُنہٕ آلموسٹ پَتاہ کیٚنٛہہ تِم کٲتیٛاہ نَفر آسَن مَگر دَہ ٹُو باہ ییٖتیٛاہ بوٹ گژھان مےٚ ایٚویلیبٔل آسٕنۍ وۅنۍ چھُکھ ژٕ ونان زٕ ساس چارٕج زٕ ساس حظ چھِ زیادٕ تِکیٛازِ مےٚ چھِنا دَہ باہ بوٹ تھوڑا کرکَم تیٚلہِ اَگر یہِ

توتہِ تِم کوتاہ گٔے اَگر أسۍ ٹھیٖک چھُ مَگر توتہِ تھوڑا کر کَم مےٚ چھُ مطلب پھیرناوٕنۍ سٲرۍسٕے یُس وۅلُر أنٛدۍ أنٛدۍ چھُنا سُہ نٔو ڈیسٹِنیشن حظ سۅ نٔوۍ جاے بَنیمٕژ برٛج پُل ییٚتٮ۪تھ چھُ تَپٲرۍ تَپٲرۍ چھِ یِم پھیرناوٕنۍ سٲرۍسٕے وۄلرِس أنٛدۍ أنٛدۍ نوٚو ہُہ یہِ یِم سٲلَر تہٕ أتی اَگر دَہ بوٹ چھِ گژھان دَہ اِن ٹُو گٔے آ زٕ ساس اَدٕ یہِ کوتاہ چھُ یِوان وُہ ساس تہٕ ژوٚوُہ ساس اَگر مطلب باہ بوٹ تھاوَہوکھ تیٚلہِ تھٲوِزِ ژٕ وُہ ساس رۄپیہِ تھوڑا دیٖزِ کٔرۍزٮ۪کھ ژٕ کَم تہِ ٹھیٖک تُہۍ ؤنِو دۄہ تھوٚو تھا ژےٚ یاد کُس دۅہ کُس اوسُے آ دۄہ چھُ بَٹہٕ وارِ دۄہ بَٹہٕ وارِ دۄہ ہٮ۪کَن یِم کُنہِ تہِ ساتہٕ یِتھ یِم ہٮ۪کَن صبُحٲے دَہ بَجے پٮ۪ٹھ تہِ یِتھ یِم ہٮ۪کَن لایک کاہ بَجے تہِ یِتھ باہ بَجے تہِ یِتھ یا اَکہِ بَجہِ تہِ یا کیٛاہ ژور بَجے پَتھ کُن یِمَن پٮ۪ٹھ چھُنہٕ بَروسہٕ کیٚنٛہہ یِم آیہِ نا یَپٲرۍ ہُپٲرۍ سٲرۍسٕے بَنٛڈپوٗرِس پھیٖرِتھ تہٕ تَمے باپَتھ تھٲوِزیٚو تُہۍ بہٕ یِمَے پَگاہ اور بہٕ وُچھٕ بوٹ کِتھۍ چھِتھ ژےٚ تھٲوۍمٕتۍ تِم چھِ تھوڑا صاف واف تھاوٕنۍ کٔرِتھ اَصٕل پٲٹھۍ تھوڑا سجاوٕنۍ وَجاوٕنۍ بوٹ تہٕ وۅنۍ یِمہٕ بہٕ اور تہٕ پَتہٕ کرو أسۍ پانہٕ وٲنۍ کیٛاہ آسہِ اَسہِ ٹھیٖک چھا چلو ٹھیٖک چھُ تیٚلہِ اَدٕ کیٛاہ بیٚہہ